وعلیکُم اسلام آ ٹھیٖک پٲٹھۍ حظ تُہۍ چھِو حظ ٹھیٖک ؤنِو حظ آ زٔمیٖن تۄہہِ وَنٮ۪و نہَ حظ گاسہٕ چھُ ژٹُن زٔمیٖنَس پٮ۪ٹھ تَتھ حظ چھِ برٛش کَٹر سٍتۍ نہَ برٛش کَٹَر چھُ نہٕ حظ اَز سٲری کَران اِستعمال برٛش کَٹَر چھا برٛٮش کٹَر برٛش کَٹَر چھا برٛش کَٹَر سۭتۍ گژھِ کَمٕے ٹایم تَتھ اِستعمال بیٚیہِ کیٛاہ کَرُن وٲر تہِ چھِو حظ صاف کَرٕنۍ تہِ چھا اکھ چھا تیز پَہن ٹۄنٛگُر اَچھا خٲنۍ چھِ حظ بٔڈ کِنہٕ خٲنۍ چھِ لَکٹٕے اَچھا ہُہ گاسہٕ یۅس پٔتۍ کِنۍ سُہ گاسہٕ کَڈنُک چھُ آسان تَتھ کھانہ سُہ چھا دانہٕ دار یتھ پٔتۍ کنۍ دَنٛد چھِ آسان اَچھا بیٚیہِ چھِ کَرنہِ اَکھ چھِ وٲر کَرٕنۍ ٹھیٖک بیٚیہِ چھِ کَرٕنۍ یہِ گاسہٕ پوشہِ کُلٮ۪ن گاسہٕ اَتھ تہِ لَگہِ نا سُہ ٹۅنٛگُر گژھِ آسُن سُہ یَتھ پٔتۍ کِنۍ تہٕ دَنٛد چھِ آسان کیٚنٛچی چھا ہُہ کُلۍ کَٹٲے کیٚنٛچی نہَ کَٹر کُلۍ کٹر کُلۍ کَٹر چھا تیزے چھا کِنہٕ موٚنٛڈ چھِ گٔمژ اَچھا ہیر ٹوٗل چھا آ ٹوٗل گَژھِ آسُن ٹوٗل کوٗتاہ بوٚڈ کٔژ فُٹ ٹوٗل چھُ زٕ ترٛےٚ فُٹ ٹوٗل ٹھیٖک کَرُن تو اَچھا دوا پٲشی تہِ چھا کَرٕنۍ اَچھا تَتھ چھا چُھک چُھک مِشیٖن چھا ہُہ چھا آٹومیٹِک یُس پانَے پاورَس پٮ۪ٹھ چھِ اَز چَلان یُس چارٕج سُہ مِشیٖن چھا ٹھیٖک کَر یِمو تیٚلہِ بہٕ چھُس فِلحال یَلَے چلو ٹھیٖک چھُ تیٚلہِ بِہِو خۄدایَس حوال